مےٚ چھِ واریاہ زیادٕ اَصٕل اٮ۪کسپیٖریَنٕس کُکِنٛگ کُکِنٛگ منٛز تِم ڈِفرَنٛٹ ڈِفرَنٛٹ ڈِشِز تیار کَرنَس منٛز مےٚ چھِ واریاہ واریاہ ورایاہ زیادٕ اَصٕل اٮ۪کٕسپیٖریَنٕس بہٕ چھَس کَران ہرکانٛہہ ڈِش واریاہ پیار سان تیار دِل لَگٲیِتھ دِل چھَس بہٕ لَگاوان تِم ڈِش تیار کَرنَس کیٛازِکہِ مےٚ چھِ کھَسان کُنہِ ساتہٕ کُکِنٛگ چھِ سۄ چھِ مےٚ واریاہ زیادٕ خۄش گژھان خٲلی کُکِنٛگ یوت نہٕ کینٛہہ بیکِنٛگ تہِ چھِ مےٚ واریاہ زیادٕ خۄش واریاہ زیادٕ واریاہ زیادٕ پَسنٛدیٖدہ چیٖز بہٕ چھَس بہٕ چھَس بِسکوٗٹ بناوان بہٕ چھَس کیک بَناوان بہٕ چھَس پیسٹِرٛی بَناوان بہٕ چھَس ژۄچہِ بَناوان مےٚ چھِ واریاہ زیادٕ خۄش گژھان بیکِنٛگ تہِ یُس زَن کُکِنٛگ چھِ کُکِنٛگ منٛز چھِ مےٚ ساروے کھۄتہٕ زیادٕ خۄش گژھان بَناوُن یُس زَن میون یہِ چھِ آسان پھِریٖن پھِریٖن تہِ چھِ مےٚ گژھان واریاہ زیادٕ خۄش بَناوٕنۍ بیٚیہِ جَلیبی کیٛازِکہِ یہِ چھُ آسان مٔدٕر مٔدٕر مےٚ چھِ گژھان موٚدٕرۍ چیٖز واریاہ زیادٕ خۄش بیٚیہِ چھِ مےٚ گژھان پیٖزا بَناوُن تہِ خۄش کیٛازِکہِ سُہ تہِ چھِ مےٚ گژھان واریاہ زیادٕ کھیوٚن خۄش بہٕ چھَس بَناوان یِم چیٖز واریاہ زیادٕ پیار سان وٕچھ پھِریٖن کِتھ پٲٹھۍ چھِ أسۍ بَناوان أسۍ چھِ اَنناوان أسۍ چھِ اَنہٕ ناوان دۄد سُہ چھِ لاگان أسۍ کارُن یُتھُے تَتھ گرٛٮ۪کھ ییہِ اَصٕل پٲٹھۍ تَتھ منٛز چھِ أسۍ ترٛاوان کھَنٛڈ تَتھ منٛز چھِ أسۍ ترٛاوان یُس کھَنٛڈ چھِ أسۍ ترٛاوان تیوٗتاہ یوٗتاہ تۄہہِ پانَس اَسہِ خۄش چھِ گژھان کھَنٛڈ کھیوٚن تیوٗتاہ چھِ أسۍ تیٚمہِ حِساب چھَس بہٕ کھَںٛڈ تہِ ترٛاوان أسۍ چھِ کھٮ۪وان واریاہ زیادٕ کَم کھَنٛڈ یہِ چھَس بہٕ تھاوان وایراہ زیادٕ کَم کھَنٛڈ ترٛاوان یُتھُے اَسہِ تَتھ منٛز کھَنٛڈ ترٛوو تمہِ پَتہٕ چھِ أسۍ تُلان ترٛاوان تَتھ منٛزَن کَنڈٮ۪نسڈ مِلِک یُس اَز یِوان چھِ سُہ اَموٗلُک سُہ کَنڈٮ۪نسِڈ مِلِک تُلان تہٕ ترٛاوان چھِ تمہِ مطلب تمِکۍ زٕ چَمچہِ سُہ تہِ ترٛوو پَتہٕ چھِ تَتھ مِلاوان وِلاوان تُلان چھِ تہٕ لگاوان چھِ تَتھ منٛز سوٗجۍ سوٗجۍ یُتھُے لگٲو پَتہٕ ییٖتِس کالَس تَتھ سُہ سورُے دۄد ژَمہِ سُہ گژھِ اَصٕل تَتھ بَنہِ اَصٕل ٹٮ۪کسچَر یُتھ اَسہِ سُہ نرم نرم آسہِ تَتھ اَصٕل ٹٮ۪کسچَر بَنہِ تمہِ پَتہٕ چھِ أسۍ سُہ گیس گیس کَران بنٛد ترٛاوان چھِ تَتھ منٛز تَمہِ برونٛٹھ چھِ تَتھ منٛزَن کِشمِش رَلاوان یوٗتاہ زَن یِتھ پٲٹھۍ ڈرٛاے فرٛوٗٹ تَتھ منٛز ترٛاوان تیوٗت ہٮ۪کِو تُہۍ ترٛٲوِتھ یُتھُے سُہ مَکلیٛاو تیار گٔژھِتھ تہٕ گٔے سٲنۍ پھِرِن تیار پَتہٕ چھِ یُتھُے پھِرِن تیار گٔے پَتہٕ چھِ تَمہِ پَتہٕ کَران سرو تِمَن لۄکٹہِ لۄکٹٮ۪ن بولَن منٛز پٮ۪ٹھٕ چھِس ترٛاوان خشخاش گوٚو یہِ تمہِ پَتہٕ گٔے جَلیبی جَلیبی کِتھ پٲٹھۍ چھِ أسۍ بَناوان یُس زَن یہِ جَلیبی چھِ أسۍ چھِ اَنان اوٹ مٲدٕ اوٹ چھِ اَنان أسۍ تَتھ چھِ أسۍ رَلاوان رَنٛگ اگر نہٕ رَنٛگ آسہِ تہٕ تَتھ چھِ أسۍ رَلاوان آرینٛج کَلرُک رَنٛگ کیٛازِکہِ یَتھ لَگاوَو یَتھ یُتھُے سُہ آرینٛج کَلَر تَتھ چھِ کھَسان آرینٛج کَلَر تمہِ پَتہٕ چھِ أسۍ بَناوان سُہ جَلیبی یُس زَن یِم لِفاف چھِ آسان لِفاف آسان بٔنۍکِنۍ تھوڑا بوٚد گوٚد کٔرِتھ پَتہٕ چھِ ترٛاوان سُہ أسۍ تٔتھی منٛز تہٕ پَتہٕ یُتھُے ہورٕ چھِ آسان تیٖل گَرَم پَتہٕ چھِ أسۍ تُلان لاگان بَناوان جَلیبی تہٕ گَرَم تیٖلَس مںٛز سایڈَس چھِ آسان تھوٚومُت اَسہِ تۄہہِ تَتھ خٲطرٕ چاشنی تیار یعنی کہِ کھَنٛڈٕ آب چھِ آسان تھوٚمُت اَسہِ تیار پَتہٕ یُتھُے ہَپٲرۍ جَلیبی تیار گژھِ تُلان چھِ لگاوان چھِ تَتھ گَرم گرم جلیبی چاشنی منٛز یُس حظ چاشنی منٛز لگٲو تَتھ منٛز چھِ آسان کھَںٛڈ چھِ آسان سُہ چھِ تٔمِس لگاوان سُہ چھِ نِوان پَتہٕ کھَںٛڈ اَنٛدَر پانَس کُنَتھ گٔے جلیبی تمہِ پَتَن چھِ یُس زَن سارنی کھۄتہٕ سہل چھِ بَناوُن سۄ چھِ پھِرِن ییٚلہِ وۄنۍ یِم زَن بَناوان چھِ أسۍ یِم پھِرِنۍ یِم چھِ سارنی کھۄتہٕ سہل بَناوٕنۍ یُس زَن سارنی کھۄتہٕ ڈِفکَلٹ یُِس سارنی کھۄتہٕ تھوٚکُر چھِ سُہ چھِ آسان وازوان کیٛازِکہِ وازوانَس چھِ لگان واریاہ زیادٕ محنت وازوان وازوانَس خٲطرٕ چھِ پٮ۪وان یَپٲرۍ وازوان چھِ آسان تَتھ منٛز چھِ آسان ڈِفرَنٛٹ ڈِفرَنٛٹ ٹایپہٕ ڈِش چھِ أسۍ بَناوان وازوانَس منٛز تَتھ منٛز چھِ أسۍ بَناوان رِستہٕ چھِ بَناوان گۄشتاب چھِ بَناوان کَباب چھِ بَناوان روغن جوش چھِ بَناوان مَژٕرٛوانٛگَن کۄرمہٕ چھِ بَناوان تَبَکھ ماز چھِ بَناوان یِم چھِ بَنان اَسہِ یُس زَن روغن یُس زَن گۄشتاب رِستہٕ تہٕ یِم چھِ یِمَن خٲطرٕ بیٚیہِ کَباب یِمَن خٲطرٕ کیٛاہ چھِ یِم چھِ پٮ۪وان ماز اَنُن سُہ چھِ پٮ۪وان کَنہِ پٮ۪ٹھَن دَگُن یُتھُے اَسہِ سُہ دوٚگ کَباب چھِ کَباب خٲطرٕ چھِ پَتہٕ لگاوان تِمَے سیٖکھہ کَباب سیٖکھَن منٛز بَناوان چھِ تَتھ تِم کَبابَن ہِشی سُہ رِستہٕ رِستَس چھِ بَناوان تٕم گول گول گول گول لۄکٕٹۍ لۄکٕٹۍ گول بَناوان یِم گٔے رِستہٕ تیار یِم زَن گۄشتاب چھِ آسان تَتھ چھِ بَناوان بٔڑۍ بٔڑۍ گول تہٕ گٔے گۄشتاب تیار گٔے نہ